میانہِ زندگی ہٕنٛز اَکھ بٕڈ بار غَلطی یس زَن گٔے بہٕ اوسُس پَننِسے لوکَل روڈَس پَکان ییٚتٮ۪ن زَن مے تھوڑا بہت جَلٕدبٲزی کٕر ٹرٮ۪کٹَر پھِرنَس منٛز یَتھ منٛز زَن اَکھ بوٚڈ بار حٲدۍسہٕ پیش آو گاڑِ وٲلِس سۭتۍ گوو مےٚ ٹَکَر یَتھ منٛز زَن بوٚڈ بار نۄقصان اَکھ گوو ییٚمِچ زَن پَتہ مَرَمَت کَرنَس منٛز واریاہ زیاد تکلیٖف گوو مے تمہِ ساتہٕ پے مےٚ پونٛسہٕ واریاہ زیاد بَرٕنۍ یُس زَن نہٕ مے تَمہِ سات ییٚمیُک بار نہٕ ژٲلِتھ مے تَمہِ ساتہٕ ہیٚوک کیٚنٛہہ واریاہ زیاد مُشکِل گوو مے تَمہِ ساتہٕ تَمہِ سۭتۍ توٚر مے یی فِکرِ کہِ اسہِ پَکہِ نہٕ زانٛہہ تہِ جَلٕدبٲزی کَرٕنۍ ہَمیشَہ پَزِ اسہِ سوٗنٛچِتھ سَمجِتھ پَکُن نَرم آیَس منٛز پَکُن